اَسَلامُ علیکُم وَرحمتُہ اللہِ وَبرکاتہوٗ سَوال چھِ کہِ فیورِٹ سیٖزَن کُہُنٛد کُس چھُ تۄہہِ تہٕ بیٚیہِ تُہۍ کیٛازِ چھُو یہِ پَسنٛد تہٕ میون فیورِٹ سیٖزن یُس چھِ سُہ چھِ سِپرِنٛگ سیٖزَن سیٖزَن چھِ ژور ژوٚنہٕ وَے چھِ اَصٕل سپرِنٛگ تہِ سَمر تہِ آٹم تہِ تہٕ وِنٹَر تہِ مگر یُس سیٖزَن مےٚ پسنٛد چھِ ساروِیو کھۄتہٕ زیادٕ سُہ گووٚ سِپرِنٛگ سیٖزَن یہِ کیٛازِ چھُ پسنٛد مےٚ تِکیٛازِ یَتھ چھُ تِکیٛازِ سِپرِنٛگ سیٖزنَس منٛز چھِ ہر طرفہٕ گرٛیٖنری آسان پوشی پوش چھِ آسان کُلٮ۪ن چھِ پھٕلَے نیران خاص کر بادام پھٕلَے تہٕ دِل چھِ گَژھان تَر وَ تازٕ أچھَن چھِ پھیران تَراوت ہِش یِمن وٕچتھ تہٕ یِمن چھِ بیٚیہِ خوشبو چھِ آسان ہر طرفہٕ اِس لیے چھُ مےٚ یہِ سِپرِنٛگ سیٖزَن بَڑٕ پسنٛد باقی وَسلم السَلامُ علیکُم وَرحمتُہ اللہِ وَبرکاتہ